اَسَلامُ علیکُم سر اَہن حظ ٹھیٖک چھِو حظ اَہن حظ ٹھیٖک تۄہہِ چھو حظ اِسحاق صٲب شیٖپ ہسبنٛڈری ڈِپارٹمنٹ پٮ۪ٹھ ؤنِو حظ ؤنِو حظ ہٮ۪لو اَہن حظ یِوان حظ چھِ آواز مےٚ حظ چھُ ناو فٮ۪زان أسۍ حظ چھِ شیٖپ ہسبنٛڈری پٮ۪ٹھ

تۄہہِ تۄہہِ ییر حظ چھُ ضوٚرت اَسہِ حظ چھُ بلیک بلیک ییر حظ چھُ وایِٹ ییر حظ چھُ تمام یُس تۄہہِ ؤنِو حظ تۄہہِ کپس چھو ضوٚرت تیٖرن ہُنٛد تہِ چھُ وایٹس حظ چھِ پنٛداہ شتھ رۄپیہِ ریٹ گَژھان بٕلیکس چھِ گَژھان ژۄداہ شتھ رۄپیہِ اَہن حظ اَہن حظ ٹھیٖک حظ چھُ تۄہہِ کٔژمِس تامتھ چھُ ضوٚرت توتہِ کٔژمِس تامتھ چھُ ضوٚرت تۄہہِ توتہِ بس ٹھیٖک حظ چھُ ٹھیٖک چھُ ٹھیٖک